ہیٚلو سلام علیکُم وعلیکُم سَلام تُہۍ چھِو حظ ژوٗنٹھ باپار کَران اَسہِ ٲس تۄہہِ سۭتۍ ڈیٖل کَرٕنۍ اَسہِ ٲسۍ ژوٗنٛٹھۍ ہَتھ پیٹہِ ضروٗرت کر کَر ہیٚکہِ بٔنِتھ اَدٕ سا